اَسَلامُ علیکُم مین تِم کینٛہہ مطلب یُس غذا چھُ فُڈ چھُ یہِ فِش فُڈ مطلب یُس چھُ سُہ کُس کُس چھُ مےٚ پَسنٛد کُس کُس مطلب قٕسٕم اَکھ چھِ تِمو منٛز باسا بیٚیہِ چھُ یہِ ٹرٛاوُٹ یِم زٕ چھِ مےٚ واریاہ فیورِٹ باسا چھُ مےٚ اَمہِ موٗجوٗب واریاہ فیورِٹ زِ سُہ چھِ اَکھ مطلب گاڈَن ہُںٛد سُہ قٕسٕم یِمَن نہٕ کٔنٛڈۍ چھِ آسان کینٛہہ تہٕ مطلب تِم چھِنہٕ مُشکل گژھان اِنسانَس کھیٚنۍ کیٚنٛہہ تِم چھِ آسان وِدآوُٹ بونٕز تِم چھِ آسان أڑجیو بغٲرٕے بیٚیہِ چھِ تِم آسان مطلب ؤرٕسٹایل تہٕ بیٚیہِ چھِ تِم آسان واریاہ سہل مطلب ہٮ۪نٛڈٕل کَرنہٕ خٲطرٕ مطلب اگر شُر تہِ کھیٚیہِ بوٚڑ تہِ کھیٚیہِ بٔڑٕ تہِ کھیٚیہِ تِم چھِنہٕ سَکھ آسان زیادٕ کینٛہہ تِمَن چھُنہٕ آسان کانٛہہ تہِ مطلب خطرٕ چھُنہٕ تِمَن آسان کھٮ۪نہٕ وِز کینٛہہ وۄنۍ اگر أسۍ وٕچھو مطلب تِم کٕم گاڈَن ہٕںدۍ قٕسٕم چھِ یِم عام لُکھ چھِ مطلب نارمٔلی استعمال کَران کھٮ۪نہٕ خٲطرٕ تِمو منٛز چھِ یہِ باسا یُس چھِ یہِ چھِ واریاہ پاپُلَر تہٕ اَتھ چھِ سٲری لُکھ پَسنٛد کَران اکثر لُکھ چھِ اَتھ پَسنٛد کَران اَمے موٗجوٗب زِ یِم چھِ آسان وِدآوُٹ بونٕز بیٚیہِ چھِ آسان یہِ واریاہ ایٖزی ؤرٕسٹایل چھِ آسان تہٕ یہِ چھِ گژھان واریاہ سہل اِنسانَس مطلب کھٮ۪ن کھٮ۪نہٕ وِز چھِ گژھان واریاہ مطلب آسٲنی یہِ مطلب کھٮ۪نہٕ خٲطرٕ اَتھ پٮ۪ٹھ چھِنہٕ اِنسان ہٮ۪کان پریشان روٗزِتھ کینٛہہ اگر ہو مطلب اَمِچ یہِ أڑِچ نٮ۪نٛگلِتھ گٔے پَتہٕ گژھِ پرٛابلِم ہُہ گژھِ یہِ گژھِ تہٕ اَمہِ موٗجوٗب چھِ اَتھ اکثر لُکھ پَسنٛد کَران بیٚیہِ چھِ بیٛاکھ رٮ۪ڈ سٕنیپَر ٹٮ۪کٕسچَر ٹیسٹہٕ فٕلے فٕلیکی سٕلایٹ سٕویٖٹ چھِ یہِ آسان بیٚیہِ چھِ بیٛاکھ ٹیوٗنا تہٕ یُس ٹیسٹی چھِ آسان میٖٹی چھِ آسان پھیٹی فام چھِ آسان بیٚیہِ چھِ بیٛاکھ سیلمان تہٕ یہِ چھِ آسان واراہ اصٕل ٹیسٹَس منٛز تہٕ یہِ چھِ آسان ٹینڈَر بٹری تہِ بیٚیہِ چھُ سٮ۪لمان بیاکھ یُس یہِ سٮ۪لمان چھُ یہِ چھِ یہِ تہِ چھِ آسان سٕٹایلَس منٛز واریاہ ؤرٕسٹایل تہٕ بیٚیہِ چھِ یہِ اَکھ مطلب واریاہ رُت سورٕس اَکھ اومیگا سورٕس تہٕ یہِ چھِ اَتھ منٛز چھِ آسان تھرٛی پھیٹی اٮ۪سِڈ تہِ